ہیٚلو سلام علیکُم وعلیکُم سلام آ أسۍ چھِ وانی جیٛولٲرٕس آ راجوری کٔدٕل راجوری کٔدٕلہٕ سِری نگر آ جناب کٔرِو حُکُم

کٔرۍ جوٗر تِۍ حظ ہَے بنَن ہے عٲش کٔرِتھ کیٛازِ نہٕ أسۍ ہَے چھِ أمی خٲطرٕ لوٗکَن ہٕنٛدِ خٔدمت خٲطرے بِہِتھ جِناب تُہۍ کِتھٕ پٲٹھۍ تُہۍ کِتھٕ پٲٹھۍ گوٚو تعارُف سون تۅہہِ کٔمۍ ووٚننَو سون ٹھیٖک ہَے بَس تہٕ تۅہہِ چھَو نہٕ مےٚ وننٕچ ضروٗرتٕے تۅہہِ چھُوٕ نہٕ مےٚ پرٕٛژھنٕچ ضروٗرتٕے تۅہہِ اَگر رِشتہٕ دار اَسہِ نِش چھِ یو اَسہِ نِش چھِ یوان تِم چھِ سٲنۍ خریٖدار تُہۍ ہیٚکِو سٲنۍ معلوٗمات تِمَن نِش حٲصِل کٔرِتھ کہِ أسۍ کٔمہِ حِساب چھِ ریٹ دِوان أسۍ کٔمہِ حِساب چھِ کٕنان سانۍ صاف کوٗتاہ چھُ آسان سون مال تُہۍ ہیٚکِو تِمَن نِش تہِ کٔرِتھ اَمہِ باوجوٗد تہِ اَگر تۅہہِ کیٚنٛہہ آسہِ اَمہِ باوجوٗد تہِ کیٚنٛہہ پرٕٛژُھن تُہۍ ہیٚکِو سٲنِس دُکانَس پٮ۪ٹھ تہِ یِتھ یُس راجو راجوری کٔدٕلہٕ چھُ اگر تُہۍ تور یِیو راجوری کٔدٕل تُہۍ کٔرِو مےٚ تَتٮ۪ن فون بہٕ وَنہو تۅہہِ ایٚکزیٹِلی ایٚڈرَس کَتٮ۪ن چھُ تۅہہِ کوٚتَن چھُ واتُن را راجوری کٔدٕلَس نِش آ آہَن حظ سُہ چھُ آسان ژوٚوُہ کیٚرٹ زٕتووُہ کیٚرٹ سُہ وُچھو أسۍ پوٚتُس یِیٚتۍ تۅہہِ ییٚمہِ حِساب ضروٗرَت آسہِ أسۍ کَرو تۅہہِ تٔمِی حِساب فراہم سُہ چھُنہٕ کانٛہہ مسلہٕ یا أنِو أنِو اَکہِ لَٹہِ اَسہِ نِش تشریٖف تُہۍ وُچھِو یِیتٮ۪ن اَسہِ بہٕ تھَوہو تۅہہِ برٛونٛٹھٕ کَنہِ اَسہِ چھِ اَتھ چھِ آسان واریاہ قٕسمُک مطلب یِم کٔرۍ چھِ آسان یِم چھِ آسان واریاہ قٕسمٕکۍ دُبۍ بیٚسٕڈ چھِ آسان یا پاکِستٲنۍ حِسابَس منٛز چھِ یا باقٕے باقٕے یا راجِستھانی حِسابَس منٛز چھِ آسان بہٕ دِمہٕ تۅہہِ یم بیٚیہِ ہاوَو تۅہہِ واریاہ وُنکیٚنَس چھِ مےٚ آمٕتۍ واریاہ لیٹیٚسٹ ڈِزایِن سیٚٹَن ہٕنٛدۍ بہٕ ہیٚکو تۅہہِ تِم تِم چیٖز تہِ ہٲوِتھ یا تَمہِ تَمہِ بغٲر تہِ اَگر تۅہہِ کیٚنٛہہ تہِ ضروٗرَت آسہِ تہِ ہیکو أسۍ سورُے چھُ اَسہِ نِش دٔستِیاب تُہۍ ہیٚکِو آرام سان اَسہِ نِش یِتھ تُہۍ ہیٚکِو یِتٮ۪ن وُچھِتھ پَنٕنہِ حِساب تہِ کٔرِو پسنٛد تہٕ پوٚتُس وُچھِو قٕمَتھ حِساب کیٛاہ آسہِ سُہ وُچھِو برٛونٛٹھس کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ کیٚنٛہہ نہَ حظ کیٚنٛہہ چھُنہٕ برادَر تُہۍ بہٕ سَمجہٕ یہِ چھَنہٕ تُہۍ مٔہ سَمجِو کہِ یہِ یہِ چھُ دُکانٛدار بہٕ سَمجہٕ یہِ کہِ تُہۍ چھُو مےٚ بٲے تہٕ تُہٕنٛز بَچی چھِ میٛٲنۍ بَچی تُہۍ مٔہ ہیٚیِو تَمیُک پَرواے تَمیک پَرواے مٔہ ہیٚیِو تُہۍ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ نہَ حظ چھُنہٕ کیٚنٛہہ چھُنہٕ جِناب پَرواے کیٚنہہ چھُنہٕ تہٕ تَمیُک مٔہ ہیٚیِو تُہۍ غم سُہ وُچھو أسۍ پوٚتُس ہیٚکو أسۍ ییٚتٮ۪ن وُچھِتھ کَمہِ حِساب کیٛاہ تھاوَو قسطٕ حِساب سُہ چھُنہٕ کانٛہہ مسلہٕ تُہۍ یِیو اَسہِ اَکہِ لَٹہٕ اَسہِ نِش تۅہہِ چھُو رِشتہٕ دار تہِ یِوان تُہۍ ہیٚکِو تِمَن نِش تہِ پرٕٛژھ گٲر کَرِتھ کیٚنٛہہ چھُنہٕ پروٲے ہَے جِناب یِمَے غم ہیٚتوا تۅہہِ مےٚ ؤنۍ تَو تُہۍ تہٕ تۅہہِ کَتہِ پٮ۪ٹھ تۅہہِ کَتٮ۪ن تۅہہِ کَتہِ پٮ۪ٹھ چھُو یُن جِناب کیٚنٛہہ چھُنہٕ جِناب تُہۍ کٔرِو کٲم تُہۍ وٲتِو بہٕ چھُس دُکانسٕے پٮ۪ٹھ تُہۍ اَگر وٲتِو تُہۍ بہٕ ہاوَو تۅہہِ یم سٲری چیٖز اَسہِ نِش چھِ وُنکیٚنَس یِم دٔستیاب تُہۍ یِیو تُہۍ وُچھِو اَسہِ نِش کیٛاہ کیٛاہ چیٖز ہیٚکہِ تۅہہِ اَسہِ نِش دٔستیاب گَژھِتھ چَل چَلو شُکریہِ سلام علیکُم وعلیکُم اَسلام